مےٚ حظ روٗز یِہٲے ایٚکٕسپیٖریَنٕس حظ روٗز مےٚ ییٚلہِ حظ بہٕ بایِک ٲسٕس نَہ حظ چَلاوان ٲں بایکہِ پٮ۪ٹھ حظ اوس سُہ تُرُن تُرُن ٹھنٛڈ ٹھنٛڈ ہوا حظ اوس یِوان سُے حظ اوس مےٚ واریاہ زیادٕ سُہ اوس مےٚ خۄش کَران بیٚیہِ ییٚلہِ میلیٛاے مےٚ تَتھ پٮ۪ٹھ یہِ ایکٕسپیٖرینٕس حظ زِ ٲں یُِتھُے أسۍ بایِک رایِڈ ٲسۍ کَران تَتھ پٮ۪ٹھ حظ اوس واریاہ لطف حظ اوس یِوان تَمام سَبزار چیٖز حظ وُچھۍ اسہِ أنٛدۍ پٔکۍ وُچھۍ اسہِ تَمام کُلۍ کٔٹۍ حظ وُچھۍ اسہِ یِوان ٲسۍ أنٛدۍ أنٛدۍ حظ تٕم تہٕ آیہِ اسہِ وُچھنہٕ حظ یہِ روٗز واریاہ سٕپیشَل حظ مےٚ خٲطرٕ اَمہِ ساتہٕ ٲس مےٚ پَنٕنۍ فیملی تہِ حظ نِمٕژ سۭتۍ اسہِ آسہٕ پانٛژھ بایکہِ نمژٕ سۭتۍ حظ یَتھ پٮ۪ٹھ بہٕ ٲسٕس بہِتھ بیٚیہِ ٲس میٛٲنۍ فیملی میٚمبر اَکھ تہٕ بِہِتھ حظ مےٚ سۭتۍ یہِ حظ روٗز واریاہ بَڑٕ بار سٕپیشَل دۄہ حظ روزِ یہِ اَمہِ دۄہ حظ گٔے پَتہٕ أکِس کیفٹیریاہَس منٛز اسہِ حظ کھیٚے تَتہِ موموز حظ کھیٚے سٕپیشَل بَٹَر چِکَن حظ کھیٛوٚو یا وَنو بِریانی تہٕ حظ ٲس واریاہ چیٖز حظ ٲسۍ اسہ یہِ روٗد واریاہ دۄہ حظ روز مےٚ خٲطرٕ واریاہ خۄش دۄہ حظ روز مےٚ بیٚیہِ چھُ مےٚ یاد زِ ییٚمہِ دۄہ أسۍ ٲں تور حظ گُلمرگ حظ ٲسۍ گٔمِتۍ تَتہِ حظ أسۍ گٔے پَتہٕ أکِس حظ ہوٹلَس منٛز تَتہِ حظ کھیٚے اسہِ واریاہ واریاہ ڈِشِز حظ کھیٚے یہِ ووت یہِ روٗد یہِ چھُ وُنہِ تہِ میٚموریبٕل حظ بیٚیہِ تُلۍ اسہِ تِم فوٹو تَتہِ حظ تِم یِم تِم کٲشُر ڈرٛیٚس لٲگِتھ چھِ نَہ حظ تِم فوٹو تُلان تِم تہِ حظ چھِ اسہِ تُلۍ مِتۍ تِم چھِ اسہِ وُنہِ تہِ حظ موبایلَن منٛز سیو حظ یِمٔے روز واریاہ ایکٕسپیٖریَنٕس حظ روز بیٚیہِ وُچھ تَپٲرۍ اسہِ گُلمرگ یُتھُے حظ أسۍ گٔیٚے تَتہِ حظ وُچھ اسہِ تَتہِ چھُ یِوان ٹیٛوٗرِسٹَن چھِ تَتہِ گُرۍ سَوٲرۍ حظ یِوان دِنہٕ بیٚیہِ وُچھ مےٚ بوٚڑ بار مٲدان حٲظ مٲدانَس منٛز ٲسۍ زِ واریاہ واریاہ واریاہ واریاہ ٲں یِم حظ ٲسۍ تَتہِ سٲلان آمِتۍ واریاہ مَزٕ حظ لوٚگ یہِ روز میٛون سٕپیشَل دۄہ تَمہِ دۄہ حظ